پُلوامہ ڈِسٹِرٛکَس منٛز چھِ سوشَل ویٚلفِیر دفترَن منٛز وارِیاہ ڈیٚولَپمیٚنٛٹ پرٛوگرام تہٕ اِنِشیٹِو یُس گورمنٹَن چھُ تُلمُت اَتھ منٛز چھِ واریاہ ٲں بیٚنِفِٹٕس میلان ایٚجوکیشَن خٲطرٕ چھُ میلان صحتہٕ خٲطرٕ چھُ میلان تہٕ بیٚیہِ غریٖبَن ہنٛدۍ خٲطرٕ چھُ میلان وارِیاہ سِکیٖمہٕ چھِ یعنی کہِ یۄس ٲں ٲں مۄنٛڈَن پیٚنشَن سِکیٖم چھِ یا ٲں فیملی خٲطرٕ سِکیٖم چھِ یا یِم بٕڈٕ بُزَرٕگ چھِ یِمَن خٲطرٕ چھِ ٲں پیٚنشَن سِکیٖم تہٕ اوٗر چھُ پیٚوان گژھُن اَتہِ چھِ فارم پیٚوان بھَرُن تہٕ یِم چھِ کیٚنٛہہ سِکیٖمہٕ ییٚمہِ کِنۍ أسۍ مدد ہیٚکو ٲں تُلِتھ گورمیٚنٛٹہٕ کہِ طرفہٕ تہٕ یِمو سِکیٖمو کٔر وارِیاہ مدد وُنیُک تانۍ غریٖبَن تہٕ مےٚ چھِ اُمید کہِ آیندٕ تہِ ہیٚکیٚن یِم سِکیٖمہٕ اسہِ مدد فراہَم کٔرِتھ